ہٮ۪لو وعلیکُم السلام اۭں اصٕل پٲٹھۍ آ اصٕل پٲٹھۍ ژے دوٚپُتھ اوترٕ أسۍ گٔے یہِ أسۍ گژھو چَکرَس نہ ژے چھِ ژٕ چھُکھ مےٚ دۄہَے کران مزاق یہِ مہٕ یہِ مہٕ وَن مےٚ پرٛابلِم وابلِم کیٚنہہ اچھا اَدٕ تیٚلہِ کَر سوزَکھ ژٕ نہ تُہۍ چھُو مےٚ وۄنۍ شایِد مزاقٕے کران نہ نہ نہ ہے نہ حظ نہ نہ تُہۍ چھُو مزاقٕے کران مےٚ تۄہہِ ووٚنوُ اوترٕ پٮ۪ٹھ ووٚنوُ تۄہہِ أسۍ سوزَو ہُہ سوزَو گَرِکۍ أسۍ سوزو وٕنۍ چھُو نہٕ تُہۍ سوزٲنی نہٕ تُہۍ چھُو یہِ مزاق کران نہ نہ أسۍ ہٮ۪کَو نہٕ یہِ رِشتہٕ چھِ نا بے بیٚہہ بیٚہہ حظ بیٚہہ حظ